آہن سا میٛون سا یِم گَرٕ وٲلۍ چھِ یا دوس چھِ بہٕ ہسا ونان اکھ کتھ ییٚلہِ تہِ مےٚ مجبوٗری پے یا کیٚنٛہہ ضوٚرَتھ پے تِم آسے کانٛہہ مُصیٖبت اوس یا کیٚنٛہہ تہِ مےٚ ؤناو میٛٲنۍ گَرٕ وٲلۍ چھِ بیٚیہِ یِم میٛٲنۍ دوس چھِ تِم ہسا ٲسۍ مےٚ ہمیشہِ پانس سۭتۍ بہٕ ہسا وَنان اکھ کتھ تِم پٔریوار اِتھۍ دوس نا سا بنَن نہٕ مےٚ زانٛہے تِم ہسا چھِ مےٚ یِوان مُشکِلس منٛز ضروٗرت خۄشی منٛز دِوان ساتھ غمس منٛز دِوان ساتھ بہٕ سا وَنہٕ اکھ کتھ تِم ہسا چھِ وارِیاہ زیادٕ اصٕل